ہیٚلو اَسَلامَ علیکُم تُہۍ چھو حظ یِم گُجر بَکٕروال مےٛ حظ بوٗز تۅہہِ چھِو کیٛاہتانۍ تیٖرۍ کٕنٕنۍ تہٕ تیٚلہِ ہٮ۪مہٕ ہا تِم بٕے کٔژ حظ چھِو آ تیٚلہِ حظ یِمہو بہٕ دِگرس اوٗرۍ تہٕ أسی کَرو یہِ سودا